بَڑٕ اَصٕل اَکھ کَتھ اگر أسۍ گۄڈٕنٮ۪تھٕے وٕچھو کہِ ڈِفرَنسٕز کَلچَرَس منٛز کیٛاہ ڈِفرَنٕس چھِ گامَن منٛز تہٕ شَہرَن منٛز یِتھ پٲٹھۍ بہٕ چھُس شَہرَس منٛز بَسان یِتھ پٲٹھۍ زَن وٕچھو کہِ سُہ اَسہِ تہٕ گامَس چھُ واریاہ فرق گۄڈٕنٮ۪تھٕے ڈرٛٮ۪س کوڈَس منٛز وٕچھو واریاہ فرَق چھِ اٮ۪گرِکَلچَرَس منٛز وٕچھو واریاہ فرَق تہٕ سوشَل بیریَرَس منٛز وٕچھو واریاہ فرَق چھِ یِوان یِتھ پٲٹھۍ زَن أسۍ گۄڈٕنٮ۪تھٕے کَتھ کَرو گام تہٕ شَہر گۄڈٕنٮ۪تھٕے وٕچھو أسۍ شَہرٕکۍ چھِ گامَس پٮ۪ٹھ ڈِپٮ۪نٛڈ گامٕکۍ چھِ شَہرَس پٮ۪ٹھ ڈِپٮ۪نٛڈ ؤنِو تُہۍ کِتھ پٲٹھۍ گامٕکۍ چھِ شَہرَس پٮ۪ٹھ ڈِپٮ۪نٛڈ یِتھ پٲٹھۍ کہِ تِم چھِ تِمَن جاب دِوان ریٚوِنِو دِوان یا تِم چھِ تور کٲم کَرنہِ گَژھان شَہرٕکۍ کِتھ پٲٹھۍ چھِ گامَس پٮ۪ٹھ ڈِپٮ۪نٛڈ تِم چھِ تِمَن رِسورسِز دِوان مِلِک وٮ۪جٹیبلٕز ایٹٕسٹرٛا رِسورسِز چھِ تِم دِوان وۄنۍ اگر أسۍ گۄڈٕنٮ۪تھٕے ڈرٛٮ۪س کوڈٕچ کَتھ کَرو گامَن تہٕ شہرَن منٛز ڈرٛٮ۪س کوڈ اگر أسۍ وٕچھو گۄڈٕنیُکُے سوال گامَن منٛز چھِ سِمپٕل وِیَر آسان سِمپٕل وِیَر مٮ۪نٕز چھِ ییٚتہِ لاگان ٹرٛاوزٲرٕس اینٛڈ شٲٹٕس اینٛڈ آل دیٹ سٕٹَف تہٕ زَنہِ چھِ لاگان کُرتہٕ پٕلازو اَگر گامَن مَنٛز وٕچھو شہرَن منٛز وٕچھو کہِ شَہرَن منٛز بہٕ ہٮ۪کہٕ یِتھ پٲٹھۍ ؤنِتھ کہِ شہرَن ہُنٛد ڈرٛٮ۪س کوڈ چھُ کَران میچ وٮ۪سٹٲرٕن کَلچَرَس سۭتۍ وٮ۪سٹٲرٕنایزیشَن تِکیٛازِ تَتہِ چھِ آسان تَمی آیہِ وٮ۪سٹٲرٕن ڈرٛٮ۪سٕے لٲگِتھ لوٗکَن اگر أسۍ وٕچھو اٮ۪گرِکَلچَر اٮ۪گرِکَلچَر گامَن مَنٛز چھِ گامٕکۍ لوٗکھ چھِ ہٮ۪نٛڈرنٛڈ پٔرسنٛٹ ڈِپٮ۪نٛڈ اٮ۪گرِکَلچَرَس پٮ۪ٹھ یہِ ہٮ۪نٛڈرنٛڈ پٔرسنٛٹ یِتھ پٲٹھۍ وَنہٕ بہٕ کہِ نایِنٹی پٔرسنٛٹ پیٖپٕل چھِ اٮ۪گرِکَلچَرَلِسٹٕس تہٕ آنلی ٹٮ۪ن ٹُہ فِفٹیٖن پٔرسنٛٹ چھِ تِم چھِ اٮ۪مپٕلاے آسان یا گورمٮ۪نٛٹ سٮ۪کٹَرَس سۭتۍ چھِ آسان لِنٛک یا پانٛژھ دَہ پٔرسنٛٹ چھِ بِزنِس مین تہِ آسان اگر أسۍ وۄنۍ شَہرَن منٛز وٕچھو شَہرَن مَنٛز چھِ نایِنٹی پٔرسنٛٹ پیٖپٕل آسان بِزنِس پٕلَس گورمٮ۪نٛٹ اٮ۪مپٕلایِز تہٕ آنلی فایِو ٹُہ سِکِس پٔرسنٛٹ چھِ آسان یَتھ سۭتۍ اٮ۪گرِکَلچَرَس سۭتۍ تَمہِ پَتہٕ اَگر أسۍ سوشَل بیریَر وٕچھو سوشَل بیریَر چھِ یِتھ پٲٹھۍ کہِ گامَن منٛز چھِ نزدیٖک آسان تَتہِ چھِ اَکھ أکۍ سُنٛد گَرٕ گژھان شَہرَن منٛز اَگر أسۍ وٕچھو تَتہِ چھِ بیریَرٕے اَلگ آسان تَتہِ چھِنہٕ ہَمساے چھِنہٕ ہَمساے سُنٛد گژھٲنی